آ پٔتمہِ واریاہ ہَسا اوسُس بہٕ پَننِس سکوٗلَس منٛز یَتھ منٛز آسہِ اَکھ اِوٮ۪نٛٹ اوس کَبَڈی ہُنٛد تَتھ منٛز ٲسۍ واریاہ سکوٗل شٲمِل یَتھ منٛز واریاہ گامَن ہٕنٛدۍ سکوٗل ٲسۍ تَتھ منٛز ہَسا آسہِ سون سکوٗل یِم یہِ سا سُہ اِوٮ۪نٛٹ زیوٗن تَتھ منٛز ہَسا آیہِ اَسہِ فٔسٹہٕ پُزِشَن اَسہِ ہَسا دیُتک کَپ بیٚیہِ ہَسا دِژک ٹٮ۪ن تھَوزَنٛڈ رُپیٖز بیٚیہِ ہَسا دِژ ہَر کٲنٛسہِ مٮ۪ڈَل یُس ہَسا سون سکوٗل اوس سُہ ہَسا آو ٹاپ اَتھ منٛز آیہِ پَتہٕ واریاہ سکوٗل شٲمِل کَرنہٕ اَتھ آے اَسہِ مَزٕ اَتھ اِویٚنٹَس أسۍ چھِ یَژھان اَسہِ گژھِ دُبارٕ یِہوٚے اِوٮ۪نٛٹ اَکھ یُن سکوٗلَس منٛز